وعلیکُم السلام اَلسلامُ علیکُم اہَن حظ اہَن حظ کٕم حظ چھُو الحمدُ اللہ تُہۍ چھُو حظ ٹھیٖک اہَن حظ شُکُر حظ خۄدا صٲبَس کُن کٕم حظ چھُو اچھا اہَن حظ اچھا اچھا پاوَر واوَر مہ حظ چھُس زیادٕ آسان یا کَم مہ حظ چھُس گژھان اچھا اچھا یہِ تُہۍ ؤنِو مےٚ یہِ ٹرانَسفارمَرَس کوٗتاہ چھُو پاوَر آسان اچھا ٹھیٖک

آ اَتھ اَتھ آسہِ تیٚلہِ تٔتی پُلگَس منٛز تھوڑا پرابلِم گٔمٕژ تَتھ پیٚیہِ سُہ ٲ فیوٗز ویوٗز بَدلاوُن فِل فِلال حظ چھُس بہٕ پانہٕ تہِ آوُر تہِ نَفَر تہِ چھِم آوٕرۍ أکِس دۄن دۄہَن تانۍ حظ اۭں اچھا اگر حظ آ بہٕ حظ دِمہٕ ہا نظر عٲش کٔرِتھ حظ مگر بہٕ چھُس وٕنکیٛن واریاہ زیادٕ آوُر اگر حظ اوترٕ زٕ دۄہ برۄنٛہہ آسِہو گۄڈٕے تھومُت فون کٔرِتھ حظ بہٕ آسِہے نَظرِ ہنا دِژمٕژ وایِر وایِر بیٚیہِ یہِ یہِ ایٚلیٚکٹرک فیوٗز تھرٛی ایٚم ایٚم تھٲیزیٚو أنِتھ پَتہٕ وُچھَو تمہِ مٔزیٖد ایٚلیٚکٹرک وایِر ٹُویٚل ایٚم ایٚم بہہ ایٚم ایٚم بہہ ایٚم ایٚم ایٚلیٚکٹرک وایِر اۭں بیٚیہِ فیوٗز سُہ فیوٗز چھِ یِوان ایٚلیٚکٹرک فیوٗز میڈِیِم سایِز تھٲیِزیو تُہۍ أنِتھ تہٕ پَتہٕ وُچھَو تمہِ مٔزیٖد کیٛاہ لَگیٚس پَتہٕ اِنشاء اللہ دۄیہِ دُہۍ پَتہٕ اِنشاء اللہ زٕ دۄہ لَگَن آ کیٚنٛہہ ایٚڈرَس حظ تھٲیزیٚو تُہۍ تۄتہِ سیٚنٛڈ کٔرِتھ اگر زٕ دۄہ کَمٕے لوٚگ ٹایِم تہٕ تیٚلہِ یِمہٕ بہٕ تمہِ برۄنہٕے

اہَن حظ تہِ حظ چھِ تہِ حظ چھِ پوٚز تہٕ تَلہٕ حظ تیٚلہِ حظ کَرٕ بہٕ بیاکھ کٲم بہٕ سوزنَو تۄہہِ صُبحس نَفَر پَنُن سُہ دِیہِ نظر وظر پَتہٕ وَنہِ سُہ مےٚ کیٛاہ آسہِ پرابلِم ٹھیٖک چھِ حظ اَدٕ حظ اَدٕ حظ اَلسلامُ علیکُم وعلیکُم